وعلیکُم اسلام اَہَن حظ آ

آ آ ہیٚکہِ گٔژھِتھ ییٚتہِ چھُ گژھان واریاہ کیٚنٛہہ ییٚتہِ چھُ گژھان بُلیٖچ چھِ گژھان فیشل چھُ گَژھان مینِکِیٛوَر پیڈِکیٛوَر چھُ گَژھان واریاہ بیسٹ چھُ گژھان تُہۍ ہیٚکِو اَمہِ خٲطرٕ سوٚن اِنسٹاگرٛام پَیج تہِ وُچھِتھ کہِ اَتھ پٮ۪ٹھ کٮُ۪تھ چھُ گَژھان آ تَتھ پٮ۪ٹھ شافیع میک اوَور ایپوانٛٹمٮ۪نٛٹ چھِ واریاہ بُک بُک کٔرِتھ آ کیٚنٛہہ چھُ نہٕ پَرواے بہٕ دِمہٕ نَظَر یا ہیٚکہِ اکَھ دۄہ پتھ تہِ گٔژھِتھ یا ہیٚکہِ اکھ دۄہ برٛونٛٹھ تہِ گٔژھِتھ تۅہہِ کر چھُو فَوٹوٗ شوٗٹِنٛگ ٹھِیٖک چھُ کیٚنٛہہ چھُ نہٕ پرواے یہِ ہیٚکہِ گٔژھِتھ آ تُہۍ ما ہیٚیِو ٹٮ۪نٛشن کِہیٖنٛۍ ییٚتہِ چھُ گژھان واریاہ بیٚسٹ بیٚسٹ میک اَپ اَدٕ چَلو کِہیٖنٛۍ چھُ تہٕ تۅہہِ گَژھوٕ ایپواینٛٹمٮ۪نٛٹ بُک منٛڈے آ ٹُو پی ایم واریاہ واریاہ اَصٕل گَژھِ تُہۍ مٔہ ہیٚیِو ٹٮ۪نٛشن کِہیٖنٛۍ گۄڈٕ کٔرِو تُہۍ بَروسہٕ مےٚ خُدایس پٮ۪ٹھ پتہٕ کٔرِو تُہۍ مےٚ پٮ۪ٹھ تۅہہِ گَژھوٕ واریاہ بیٚسٹہٕ میک اَپ ییٚتہِ چھُ گژھان آے شیڈ چھِ گژھان واریاہ یہِ تۅہہِ ضروٗرت آسٮ۪و کرُن مےٚ چھِ تتھ منٛز واریاہ واریاہ واریاہ اَصٕل چَلو چَلو تھینٛکِیوٗ باے